ہیلو السلامُ علیکُم وعلیکُم السلام آ ٹھیٖک أسۍ حظ آیہِ اورٕ دُکانَس پٮ۪ٹھ تۄہہِ چھُو حظ قٲلیٖن اَتہِ کانٛہہ اَچھا اَسہِ حظ ٲسۍ کَہہ بَے دَہ تی حظ تہٕ اوس ضوٚرَتھ اَدٕ حظ